ییٚتہِ چھِ آسان اَسہِ زٕ فیسٹول ؤرِیَس منٛز اگر أسۍ وٕچھو میجر زٕ فیسٹِول یُتھ زَن لۄکٕٹ عیٖد یۄس ماہِ رَمضان پتٕے چھِ یِوان تہٕ بیاکھ گٔے بٔڑ عیٖد یَتھ زَن بکرا عیٖد چھِ وَنان تہٕ یوٗجولی چھِ یِمٕے زٕ فیسٹول یِم أسۍ ییٚتہِ مَناوان چھِ باقٕے چھُنہٕ تِیُتھ کانٛہہ تہِ فیسٹول یُس أسۍ ییٚتہِ یوٗجولی مناوان چھِ ڈِشِز چھِ واریاہ قٕسمٕچہِ یِم أسۍ بَناوان چھِ ییٚتہِ کُک چھِ کَران یوٗجولی چھِ ییٚتہِ میگزِمم یِم زَن زیادٕ تر ڈِش چھِ تِم چھِ ماز کۄکُر یا گاڈٕ وٕچھو تَتھ بیسَس پٮ۪ٹھ بَنان تہٕ تِم چھِ ؤریہِ کِس ؤرۍ یَس تہِ بَناوان اِنسان تہٕ البتہ سٕپیشلی یِم زَن یِم زٕ اوکیجن چھِ یَتھ زَن عیٖد وَنان چھِ تہٕ اَمی چھِ بَناوان یوٗجولی چھِ عیٖدَن پٮ۪ٹھ بِناوان کۄرمہٕ چھِ بَناوان مازَس چھِ ڈِش اَکھ سُہ چھُ مر مَرژٕوانٛگَن کۄرمہٕ چھ تَتھ وَنان سُہ چھُ بَناوان ہر کُنہِ گَرَس منٛز چھِ عیٖذ دۄہ یَکھٕنۍ چھِ تَتھ یِوان وَننہٕ کۄکرَس چھُ یِوان لاگنہٕ دۄد یا یوٗجولی یَکھٕنۍ چھِ لاگان مازَس دۄد سُہ چھُ ہَر کُنہِ گَرَس منٛز یِوان بَناونہٕ روغَن جوش چھُ بِیاکھ ڈِش ہِنٛدی روغَن جوش چھُ یِوان بَناونہٕ یا ٹَماٹَر تہٕ ژامن وٕچھو أسۍ پالک تہٕ کۄکُر یا کُفتہٕ وٕچھو یہِ چھُ ڈِپینٛڈ کَران کٔمِس کیاہ پرٛایارِٹی چھ کٔمِس کیاہ چھُ تَگان رَنُن اَصٕل پٲٹھۍ کٔمِس کَتھ منٛز چھِ ایکٕسپٲرٹیٖز ہَر کُنہِ گَرَس منٛز چھُ اَکھ اَکھ تِیُتھ کانٛہہ سِگنیچر ڈِش یَتھ أسۍ وَنو یُس یِمن گَرٕ والین چھِ اَصٕل پٲٹھۍ تَگان بَناوٕنۍ تِمن چھِ سۄ پٔرسٕنل فیورِٹ یا تِم چھِ سُہ یوٗجولی کُک کَران ؤریہِ کِس ؤرۍ یَس سورُے چھُ ڈِپینٛڈ کَران گَرٕ ٹُو گَرٕ پٔرسن ٹُو پٔرسَن اگَرے بہٕ پَننہِ گَرُک وَنہٕ أسۍ چھِ یوٗجولی کُک کَران یٕہٕے یُس مےٚ وون یَکھٕنۍ چھِ أسۍ بَناوان مازَس چھِ لاگان دۄد زامُت دۄد سُہ چھُ بَناوان ٹَماٹَر تہٕ ژامن چھِ أسۍ بَناوان یا کۄرمہٕ چھُ آسان کۄرمہٕ چھُ بیاکھ ڈش تتھ وَنان مَرژوانٛگَن کۄرمہٕ مازَس رَس وَس یِوان لاگنہٕ بیٚیہِ تھوڑا مَرژٕوانٛگُن یِوان ژوٚرُے پَہَم ترٛاونہٕ تو یِم چھِ کینٛہہ ڈِشہٕ سپیشل قٕسمچہِ ڈِشہٕ یا کُنہِ ساتہٕ چھِ أسۍ بَناوان کُفتہٕ یِم زَن مازَس کُفتہٕ سُہ چھُ یِوان دگنہٕ گۄڈٕ پتہٕ چھِ یِوان تَتھ مَسالہٕ ایڈ کَرنہٕ باقٕے یِوان پتہٕ فرٛاے کَرنہٕ یا سُہ چھُ یِوان واریاہَن چیٖزَن سۭتۍ تیار کَرنہٕ یِتھٕے کٕنی چھِ واریاہ واریاہ ڈِشہٕ یا أڈۍ چھِ بَناوان گاڈٕ گاڈٕ چھِنہٕ أسۍ یوٗجولی رَنان کینٛہہ سٲنِس گَرَس منٛز خاص تہٕ مگر اَڈین چھُ لَگان اَصٕل پٲٹھۍ گاڈٕ رَننہِ تہٕ تِم چھِ گاڈٕ وَغیرَہ رَنان اَصٕل پٲٹھۍ تہٕ تِم چھِ سُہ تہِ کَران اَصٕل پٲٹھۍ پرٛیپیر سو یوٗجولی یہِ چھُ ڈِپینٛڈ کَران گَرٕ ٹُو گَرٕ کٔمِس کیاہ چھُ تَگان اَصٕل پٲٹھۍ بَناوُن یا کٔمِس کیاہ چھُ کَران خۄش تَمی حِساب چھُ اِنسان کُک تہِ کَران یِمَن دۄن اوکیجنَن پٮ۪ٹھ